فیورِٹ گاڈ چھےٚ واریاہ یتھ مَنٛز سٮ۪لمان چھےٚ یِوان ٹونا چھےٚ یِوان یا سنیپَر چھےٚ یِوان یا ترٛوٹ گاڈ چھےٚ یِوان یِمَن چھِ آسان پرٛٮ۪تھ کُنہِ الگ مَزٕ بیٚیہِ الگ ٹٮ۪کٕسچَر تہٕ یُس یِمَن اصٕل چھِ بناوان واریاہَن ڈِشَن خٲطرٕ اگر أسۍ وٕچھو یُس سٮ۪لمان گاڈ چھِ آسان یَتھ مَنٛز چھِ آسان واریاہ زیادٕ بیٚیہِ تیٖل تہٕ یُس اَمہِ سۭتۍ اصٕل چھِ گَژھان ییٚلہِ أسۍ یہِ بٕزان چھِ یا کُنہِ مَنٛز چھِ بَران یا سٕموکٕڈ چھِ کَران تہٕ یُس مَزٕ چھِ سُہ چھُ واریاہ زیادٕ آسان تہٕ یہِ چھِ آسان نیوٗٹریٖشَن زیادٕ بٔرِتھ اَتھ مَنٛز چھِ اوٚمیگا تھِرٛی فیٹی اٮ۪سِڈ آسان بیٚیہِ آسان پرٛوٹیٖن بیٚیہِ آسان کیٚنٛہہ وِٹَمِنٕز یِم سانہِ باڑی خٲطرٕ ضٔروٗری چھُ یِم کٮ۪ن اگر أسۍ وٕچھو صحتَن پٮ۪ٹھ اصٕل اَثَر تہٕ بیٚیہِ مَزٕ خٲطرٕ چھے یہِ دُنہِچ ساروی کھۄتہٕ بٔڑ اَکھ مَشہور گاڈ یۄس کھٮ۪وان چھِ پوٗرٕ دُنیاہَس مَنٛز اگر أسۍ بیٛاکھ وٕچھو سۄ چھےٚ ٹونا ٹونا چھِ بیٛاکھ میٛٲنۍ اَکھ فیورِٹ گاڈ أمِس چھِ آسان اکھ میٖٹیَر ٹٮ۪کسچَر تہٕ بیٚیہِ چھِ آسان واریاہ اَتھ مَنٛز گاڈٕ یِوان تہٕ یِمہٕ واریاہ اَصلہِ چھِ آسان تہٕ یِمَن مَزٕ چھِ گَژھان رَنٛنَس مَنٛز تہٕ اگر أسۍ وٕچھو اَتھ مَنٛز چھِ ساشمی تہٕ شوٗشی تہِ یِوان یِمَن واریاہ وٮ۪رایٹِیَن چھِ آسان ٹوٗنا یتھ مَنٛز یَلو فِن چھےٚ یا اٮ۪لبیکور چھےٚ یا بِلوٗ فِن چھےٚ یِمَن چھِ آسان پَنُن پَنُن مَزٕ یعنی پرٛٮ۪تھ کٲنٛسہِ چھِ آسان پَنُن پَنُن مَزٕ مگر یِم چھِ آسان اَتھ مَنٛز چھِ واریاہ زیادٕ آسان مَزٕ اگر أسۍ وٕچھو یُس ٹوٗنا چھےٚ یہِ چھےٚ واریاہ یِوان لَبنہٕ تہٕ یہِ ہٮ۪کو أسۍ واریاہ یہِ ہٮ۪کو أسۍ تٔلِتھ کھٮ۪تھ بٕزِتھ کھٮ۪تھ یا سَلاتَس سۭتۍ کھٮ۪تھ یا سینٛڈوِچَس سۭتۍ کھٮ۪تھ بیٛاکھ چھِ سٕنیپَر اگر أسۍ وٕچھو یہِ چھےٚ سۄ گاڈ یۄس أسۍ پوٗرٕ مَنٛز ہٮ۪کو کُنہِ تہِ جایہِ کھٮ۪تھ اَتھ چھِ آسان موٚدُر مَزٕ تہٕ بیٚیہِ آسان زبردَست ٹٮ۪کسچَر یہِ چھِ زیادٕ ٹرٛوپِکَل تہٕ سَب ٹرٛوپِکَلَن مَنٛز کھٮ۪وان تہٕ اگر أسۍ وٕچھو گاڈَن چھِ واریاہ مَزٕ آسان گاڈٕ گَژھَن کھیوٚن یِم گاڈٕ چھےٚ کٔشیرَس مَنٛز تہِ چھےٚ واریاہ گاڈٕ یِم أسۍ کھٮ۪وان چھِ تِمَن مَنٛز چھےٚ ترٛوٹ گاڈ تِمَن مَنٛز چھےٚ واریاہ سَلمان گاڈ چھےٚ یا بیٚیہِ کانٛہہ گاڈ چھِ تہٕ اَسہِ پَزَن یِمہٕ گاڈٕ

تہٕ یِمَن گاڈَن چھِ مَزٕ آسان واریاہ اَسہِ پَزَن یِم گاڈٕ کھیٚنہِ توٹ ترٛوٹ گاڈٕ بیٚیہِ چھےٚ یِوان کرٛیپ گاڈٕ رَنٛنہٕ اگر أسۍ وٕچھو یِم کٔشیٖرِ مَنٛز چھِ واریاہ گاڈٕ کھٮ۪وان تہٕ یِمَن مَنٛز چھِ أڑۍ کھٮ۪وان گاڈٕ تِتھ پٲٹھۍ یَتھ أسۍ ونان چھِ گاڑے یا بناوان اَمِچ کٔری پَتہٕ چھِ أسۍ سۄے کھٮ۪وان تہٕ اَتھ مَنٛز چھِ واریاہ کٔشیٖرِ ہُنٛد مَصالہ تہِ آسان ترٛٲیِتھ یَتھ مَنٛز یوٗ نو شونٛٹھ چھِ آسان رُہَن چھُ آسان یا کَلَو چھِ آسان تہٕ یۄس یہِ فِش کٔری چھےٚ یہِ چھےٚ زیادٕ تر مَزٕ یِوان تَلنہٕ کٔشیٖرِ ہِنٛدٮ۪ن گَرَن مَنٛز تہٕ یُس اَتھ یہِ کَمبٕنیشَن چھِ آسان مَصالَن ہُنٛد اَمہِ سۭتۍ چھِ یِمہٕ گاڈٕ اَکھ مَزٕدار مَزٕ تُلان زیادٕ تَر کَر ییٚلہِ وَنٛدٕ چھِ آسان آمُت اگر أسۍ وٕچھو ترٛوٹ تہٕ کارپہٕ وَرٲے یِم کٔشیٖرِ ہِنٛدِ لُکھ چھُ یِم چھِ واریاہ صاف آبٕکۍ گاڈٕ تہِ آسان یِمہٕ لوکَلَس مَنٛز پرٛٮ۪زٮ۪نٛٹ چھِ یُس یہِ گاڈٕ گاڈٕ بازار چھُ شہرَس مَنٛز بیٚیہِ واریاہَن جایَن کٔشیٖرِ ہِنٛدٮ۪ن مَنٛز تہٕ یہِ چھُ وارِہو اَتہِ کیووٕے گاڈو سۭتۍ بٔرِتھ یَتھ مَنٛز کیٚنٛہہ واریاہ لوکَل گاڈٕ تہِ چھےٚ اگر أسۍ وٕچھو ترٛوٹ کارٕپ یا ہۄچھٕ گاڈٕ چھِ اَکھ اہم جگہ رٔٹمٕژ کٔشیٖرِ ہِنٛدِ ماحولَس مَنٛز تہٕ اَمہِ کیو رٮ۪سپِیو سۭتۍ یِمہٕ خانٛدٲنی پَتہٕ خانٛدان أکِس خانٛدان پٮ۪ٹھ أکِس خانٛدانَس چھےٚ واتان گاڈٕ چھَنہٕ مَزٔے یٲژ تُلنہٕ خٲطرٕ کیٚنٛہہ تہٕ یہِ چھِ اَکھ اَتیُک کَلچَر سِگنِفِکٮ۪نٕس تہِ زیادٕ تَرکَر ییٚلہِ ونٛدٕ چھُ واتان بیٚیہِ چھےٚ گاڈٕ اَتہِ واریاہ اہم چیٖز